مےٚ کوٚر اوترٕ کے جی اؠن رؠسٹورنٛٹ پؠٹھ چِکَن پیتھی تہٕ بَرگر آرڈَر تِم ٲسۍ سٮ۪ٹھاہ مَزٕدار تِمَن آو مےٚ واریاہ مَزٕ مےٚ آسہٕ تَمہِ دۄہ وؠسہٕ اَکھ زٕ آمژٕ تِم آسہٕ مےٚ پَتہٕ دَپان ژٕ کمہِ ریسٹورَنٛٹ پؠٹھ چھَکھ یِم چیٖز اَنناوان تہٕ ییٚلہِ أسۍ بیٚیہِ یِم وۄنۍ اَسہِ تہِ دیٖزِ أنِتھ وۄنۍ آیہِ تِم راتھ سون گَرٕ پَتہٕ أنۍ مےٚ بیٚیہِ تِمَے چیٖز یِم تِمو اوترٕ ٲسۍ میٛانہِ گَرِ کھیٚمٕتۍ کیٛازِکہِ تٔمِس چھُ آسان سؠٹھاہ لُطف اَنداز چیٖز کٕنُن